یِمنٕے دۄہَن کوٚر مےٚ اَکھ بوٗٹھ آرڈر یُس کہِ آز ووت صُبحَن یُتھ مےٚ بے بوٗٹھ اوس کوٚرمُت آرڈر سُہ ووت نہٕ تیُتھ بالکُل تہِ کِہیٖنۍ ہور چھُ سُہ تِتھَے کَنَن مگر کالٹی چھِنہٕ تَتھ بِلکُل تِژھ اَصٕل کِہیٖنۍ نہ چھِ تَتھ کالٹی اَصٕل تہٕ یوٗتاہ سُہ درٛوٚگ پیوٚو ییٚمہِ حِساب سُہ درٛوٚگ اوس تَمہِ حِساب چھِنہٕ تَتھ کالٹی بِلکُل تہِ ٹھیٖک کِہیٖنۍ تہٕ مےٚ چھُنہٕ باسان تَتھ کیاہ ہٮ۪کَن نیٖرِتھ رٮ۪تھ تہِ بَرابَر